تُہۍ ؤنِو سا پالتھیٖن کوٗتاہ مُضر چھِ اِنسٲنی زُو زٲژَن خٲطرٕ بیٚیہِ یُس تہِ ییٚنہٕ وٲلی ضریاتھ چھِ تِہٕنٛدِ خٲطرٕ کوٗتاہ مُضر ہیٚکہِ یہِ ثٲبِتھ بٔنِتھ اَتھ مُجلِق زِ تُہۍ پَنُن راے بیٚیہِ کِتھ پٲٹھۍ ہیٚکو یہِ رُکٲیِتھ اللہ تعالیٰ ہن بنو انسان اشرف المخلقات یہِ زٔمیٖن آب ہوا جاناوار جنگل سورُے کینٛہہ یِہنٛدۍ فٲیدٕ تہِ آرام باپتھ اِنسانن دیُت سونٛچنُک تہٕ سَمجِنُک طاقت یہِ زٔمیٖن دِژنَس یُتھ سُہ لسہِ بسہِ بیٚیہِ وۄپداو مُختلِف پھل فصٕل تہٕ سبزی یہِ اَتھ پٮ۪ٹھ تہِ یِمَن سارنٕے نیمژَن ہُنٛد تُلہِ فٲیدٕ تہٕ بیٚنہِ رۄبہٕ سٕنٛز شُکُر گُزار بے شک کوٚر أمۍ اِنسانَن قۄدرَت کٮ۪ن شَہکارَن ہُنٛد پَردٕ فاش زوٚن تہِ تارکَن پٮ۪ٹھ تہِ کھوٚت نٔے نٔے چیٖز کٔرِنۍ ایٖجاد محلُک بٮ۪مارٮ۪ن کوٚڑُن علاج تہٕ ۂتھ یار تہِ بَنٲوِنۍ ییٚمہِ سۭتۍ سورُے دُنیا کہِ بٔلکہِ زوٗن تہٕ آفتاب تام ہیٚکِن نیستہٕ تہٕ نابوٗد کٔرِتھ تہٕ یِم ظٲلِم اَتھ چھِ پَنُن ماحول تہِ یہِ زٔمیٖن اولوٗد کرنَس پرٮ۪تھ ساتہٕ تَیار آسان تہِ زَن گوٚو سون آب یُس بٮ۪مارٮ۪ن ٹھیٖک تہٕ نیندرِ ہَتٮ۪ن وُزناوان اوس چھُ وۄنۍ تیوٗتاہ اولوٗد گوٚمُت زِ یہِ چھُ اَرین دَرٮ۪ن بٮ۪مار کَران تِکیٛازِ اَسہِ ییٚتہِ کُنہِ کانٛہہ گنٛدگی مٔکریار یا بدرو یا پالتھیٖن اَتہِ چھُ یِوان أسۍ چھِ اَتھ آبَس منٛز دٲرِتھ دِوان تہٕ سورُے آب تیوٗت اولوٗد بَناوان زِ امہِ سۭتۍ چھِ سٲنِس ماحولَس تہٕ صحتَس سَخ زَخ واتان یِتھ کٔنۍ کوٚر اَسہِ پَنُن نوٚتھ پَنُن تہٕ ہوا تیوٗت اولوٗد زِ شاہ کھارُن بینیو مُشکِل تہٕ اگر یِتھ کَنہِ اولوٗدگی ہُنٛد سامان ہُران روٗد سُہ وقت چھُنہٕ تیٚلہِ دوٗر ییٚلہِ اللہ تعالیٰ سٕنٛز أتھۍ زٔمیٖن پٮ۪ٹھ زِندٕ روزُن نہٕ صِرف مُشکِل گژھِ بلکہِ نامُمکِن تہٕ بنہِ تہٕ تۄہہِ چھِ عبدال حظر وَنان زِ اوسُکھ گٹہٕ جارُک نوٗر ژےٚ لوگُت نارٕ اِنسانو زِ اوس گاٹہٕ جارُک نوٗر ژےٚ لوگُت نار اِنسانو کٔرٕتھ اِنسٲنی یتہٕ بدنام ہاے بے آرو ییٚتٮ۪ن کوٚر اَسہِ پالتھِن مُتعلِق کتھ ییٚمیُک ورتاو دۄہ کھۄتہٕ زیا دۄہ درُس عالمہٕ باپتھ پریشٲنی پٲدٕ کران چھُ تِکیٛازِ نہ چھُ یہِ زٔمیٖنَس منٛز ہۄژان تہٕ نہ گۄلان نہ میٚژِ سۭتۍ شرٛپان تہٕ نہ چھِ دَزان أسۍ چھِ بازرٕ چیٖز مٔلۍ ہٮ۪وان باموٗ سبزی یا سَلاد آسان یا مٮ۪وٕ یا مٮ۪وٕ حوزوٗری یا نٲلی پَلَو آسان یِم سٲری چیٖز چھِ أسۍ یِم مختلف قٕسمَن کٮ۪ن پالتھیٖنَن بیگَن یا لِفاپَن منٛز گَرٕ اَنان گَرٕ وٲتِتھ چھِ أسۍ یِم پالتھیٖن ٹھیلہٕ یا لِفافہٕ نٮ۪بَر دٲرِتھ دِوان گَرو منٛز نیرَن وول سورُے ژھٮ۪ٹھ ژھۄٹھ ہُریومُت کھٮ۪ن چٮ۪ن پَلو خرچہِ ششمہٕ ششتٕر کھنٛجہِ پٕلاسٹِک چیٖز تہِ چھِ أسۍ نٮ۪بر دٲرِتھ دِوان ییٚمہِ سٲری چیٖز چھِ سۄے پٕلاسٹِک گٔلِتھ تہِ کھۄژان اَسہِ پَزِ یوٗت پَل یوٗت پیٚلہِ تیوٗتاہ تیوٗت پالتھیٖنُک استعمال روٚٹ کَرُن مگر یہِ محکَم کٕتھ کَنۍ کَرو شروٗع حالانٛکہِ جموں وشمیٖر سرکارن چھُ بَیو ڈِگریڈیبٕل ایٚکٹ ٹوٗ تھاوزنٛڈ زٕ ساس سَتھ ایس وی یَس تَتھ